آ ییٚتہِ حظ چھِ کولیجَن مَنٛز چھِ ایویلیبٕل ییٚتہِ لایبرٔرِی چھِ فیسَلٹی بییٚہِ حظ چھ تحصیٖل گاندَربَل لایبرٔرِی سُہ چھ اَسہِ پَبلِک فیسَلٹیٖز ایویلیبٕل ہُتھ پٲٹھۍ چھِنہٕ اَسہِ تِم آ زیادٕ فیسَلٹیٖز ایویلیبٕل پَبلِک خٲطرٕ اَسہِ چھُ پیٚوان مارکٮ۪ٹ گَژھُن تَتہِ چھِ أسۍ مطلب نِوٕز پیپَر اَنان سُے چھِ أسۍ پَران گَرِ ہُتھ پٲٹھۍ چھِنہٕ یِمو مطلب پَبلِکَس خٲطرٕ زیادٕ تِم فیسَلٹی أسۍ گَژھو لایبرَری أسۍ پَرو تَتہِ نِوٕز پیپَر أسۍ پَرو تَتہِ بُکٕس وُکٕس تیوٗتاہ چھنہٕ ایویلیبٕل اَسہِ چھُ پیٚوان مارکٹ گَژھُن أسۍ چھِ اَنان تٔتی مَطلَب تٔتی چھِ ہیٚکان أسۍ پٔرِتھ مَگَر ییٚتہِ چھ تحصیٖل گاندَربَل چھُ کالیجَن مَنٛز آسان ییٚتہِ لایبرٔریٖز ایویلیبٕل ہُتھ پٲٹھۍ چھَنہٕ ییٚتہِ لایبرٔریٖز ایویلیبٕل کِہیٖنۍ